مےٚ حظ چھُ روٚنمُت ڈٮ۪رٮ۪کٹِلی اَتھ اَکہِ ساتہٕ أکِس ژۄلہِ پٮ۪ٹھ حظ چھُ مےٚ روٚنمُت یُس حظ واریاہ مختلف چھُ اَمہِ گیسہٕ نِش یا یُس یہِ اِنٛڈَکشَن چھُ اَسہِ نِش آسان اِنٛڈَکشَن کُکَر چھُ آسان سُہ حظ چھُ اَمہِ نِش واریاہ مُختلف تِکیٛازِ یہِ حظ چھُ واریاہ آسان آسان یَتھ گیسَس پٮ۪ٹھ رَنُن ہُتہِ حظ چھِ گۄڈٕنٮ۪تھ نار پٮ۪وان ہِوراوُن اَسہِ تَمہِ خٲطرٕ تِم چیٖز گژھن آسان اَسہِ سُہ حظ چھُ واریاہ مُشکِل بیٚیہِ حظ چھُ تَتھ پٮ۪ٹھ تِم بانہٕ تِم حظ چھِ واریاہ خراب گژھان تِمَن چھُ تَمُن گژھان اور اَتھٕ چھِ خراب گَژھان بَنٮ۪سبَتہِ کَمہِ کھۄتہٕ رنٛنہٕ کھۄتہٕ کَتھ پٮ۪ٹھ یُس گیسَس پٮ۪ٹھ یا اِنٛڈَکشَنَس پٮ۪ٹھ رَنان چھِ أسۍ تَتہِ نہٕ حظ چھِ یِہَن گژھان کیٚنٛہہ بِلکُل سُہ حظ چھُ اَمہِ نِش صاف آسان اور یہِ حظ چھِ مےٚ باسان ڈِفرَنٕس اَمِچ اَمہِ نِش چھِ یہِ مُختلف اَگرَے أسۍ رَنو اَتھ ڈٮ۪رٮ۪کٹ فایرَس پٮ۪ٹھ چوٗلَس پٮ۪ٹھ بانہٕ حظ چھُ خراب گژھان تَمُن تَمُن وَمُن حظ چھُ لاران اور اَمہِ سۭتۍ چھُ یِم بانہٕ خراب گژھان تہٕ بیٚیہِ چھُ مُشکِل آسان اَتھ پٮ۪ٹھ یہِ رَنُن یِم چیٖز ہٮ۪نٛڈٕل کَرٕنۍ حظ چھُ مُشکِل بَسنٮ۪سبَتہِ اَمہِ گیسہٕ کھۄتہٕ گیسَس نہٕ حظ چھُ ییٖژ محنت پٮ۪وان کَرٕنۍ کیٚنٛہہ بیٚیہِ چھُ یہِ صاف سُتھرٕ آسان یہِ چوٗلہٕ چھُنہٕ چوٗلَس پٮ۪ٹھ رَنُن واریاہ مُشکِل تِکیٛازِ تَمُن چھُ گَژھان یِمَن بانَن چھُ تَمُن گژھان اَمہِ نِش چھُ بَناوان یہِ چوٗلہٕ حظ چھُ مُختلِف اَمہِ گیس اِنٛڈَکشَن خٲطرٕ